بہٕ چھَس پَنٕنہِ روزگار موٗجوٗب واریاہ محنت کَران یُس مےٚ یہ روزگار چُھ تِمہِ خٲطرٕ چھَس بہٕ واریاہ محنت کَران اَمہِ خٲطرٕ چھَس بہٕ پَران کہِ بہٕ ہیٚکہٕ پَگہہ پَنُن روزگار پَکنٲیِتھ بہٕ ہیٚکہٕ پَگہہ بیٚیس نِش کھڑا گٔژتھ کہِ مےٚ چُھ پَنُن روزگار پَکناوُن پَگہہ ہیٚکَن بہٕ پَنُن مول موج تہِ پٲلَتھ پَگہہ ہیٚکہٕ بہٕ أکِس بیٚیس نِش گٔژھتھ کہِ مےٚ چُھ یوٗتاہ پورمُت کہِ مےٚ گژھِ کُنہِ منٛز جاب مِلُن بہٕ چھَس پَنُن کیٚریر بَناوُن بہٕ چھَس نہٕ یژھان پَنُن کیٚریر بِگاڑن کیٚنٛہہ بہٕ چھَس یژھان پَنُن کیریر بَناوُن کہِ اَمہِ سۭتۍ ییٚلہِ بہٕ یہِ پنُن کیٚریر بَناوان چھَس اَمہِ سۭتۍ چُھ مےٚ واریاہ فٲیدٕ مِلان اَمہِ سۭتۍ چھَس بہٕ پَنُن روزگار ہیٚکان پَکہٕ نٲیِتھ اَمہِ سۭتۍ ہیٚکہٕ بہٕ پَگہہ پَنٕنۍ فیٚملی تہِ ہیٚکن بہٕ پَگہہ سِٹیٚنٛڈ کٔرِتھ پَنٕنۍ فیٚملی ہیٚکَن بہٕ پَگہہ پَکنٲیِتھ اَمہِ سۭتۍ واتہِ مےٚ واریاہ ییٚلہِ بہٕ پَنُن یہِ کیٚریر بَناوٕ اَمہِ سۭتۍ واتہِ مےٚ پَگہہ اکھ سہوٗلیت واتہِ مےٚ اَمہِ سۭتۍ اَمہِ سۭتۍ ہیٚکہٕ بہٕ پَگہہ کھڑا گٔژھتھ اَمہِ سۭتۍ واتہِ مےٚ واریاہ کیٚنٛہہ فٲیدٕ اَمہِ سۭتۍ ہیٚکہٕ بہٕ پَگہہ اَمہِ سۭتۍ ییٚلہِ أسۍ مان ژٕ پَنٕنۍ سِٹیٚڈی اَمہِ سۭتۍ أسی ہیٚکان صٔحیح تہِ پرزنٲیِتھ تہِ غلط تہِ پرزنٲیِتھ اَمہِ سۭتۍ چھِ أسۍ وُچھان صٔحیح کیٚاہ چُھ غلط کیٚاہ گوٚو ٹھیٖک کیٚاہ چُھ کُس چُھ زیٚٹھ کُس چُھ کوٗنٛژھ کُس چُھ اَسہِ کیٚاہ پَزِ أکِس بیٚیس سۭتۍ کِتھ پٲٹھۍ پَزِ اَسہِ پیٚش یُن أکِس بیٚس کِتھ کٕنۍ پَز اَسہِ سلام گژھِ زِٹھس کَرٕنۍ خاص کَر ییٚلہِ أسۍ پَنُن کیٚریر بَناوو کیٚریر گژھِ ہمیٚشہٕ گژھِ اِنسان پوزِٹیِو آسُن نَگیٚٹِو گژھِ نہٕ زٕہنۍ تہِ آسُن